وعلیکم السلام ٹھیٖک پٲٹھۍ چھُو حظ اۭں اصٕل پٲٹھۍ تُہۍ کم اۭں اۭں ؤنِو ٹھیٖک چھُ تُہۍ ییٖزیٛو صُبحَس تُہۍ ترٛٲیزیٛو ایٚپلِکیش تہٕ أسۍ کَرو بنٛد ٹھیٖک چھُ تُہۍ ییٖزیٛو یہِ چھُ آسان دَہہِ بَجہِ پٮ۪ٹھ ژورَن تام یَلہٕ تہٕ تہۍ ییٖزیٛو دَہہِ بَجہِ پٮ۪ٹھہٕ کُنہِ تہِ ساتہٕ ہیٚکِو تُہۍ یِتھ تہٕ ایٚپلِکیشَن أنۍ زیٛو سۭتۍ تہٕ أسۍ کَرو یہِ بنٛد اَدٕ کہِ بہیٛو خۄدایَس